یِم مےٚ فیورِٹ جَگہ چھِ کٔشیٖر مَنٛز تِمَن مَنٛز چھ گۄڈٕنِکِس پٮ۪ٹھ یِوان آروٗ پہلگام آروٗ ویلی چھِ تَتھ وَنان یہِ چھِ اَننتتگ اننت ناگ ڈِسٹرکَس مَنٛز سۄ چھِ مےٚ اِسلیے فیورِٹ تکیاز تَتہِ چھُ واریاہ شانتی واریاہ اصٕل نیچَر حِساب چھُ سُہ واریاہ رُت ٹریٚکِنٛگ خٲطرٕ چھُ سُہ واریاہ ٹھیٖک کیمپِنٛگ کَرنہٕ چھِ تور گَژھان سَمَر سَمرَس مَنٛز تمہِ عَلاو چھِ تَتہِ پیراگلایڈِنٛگ سایٹ تہِ یۄس واریاہ اصل چھِ یور واریاہ ٹیورسٹ تہِ چھِ یِوان امہِ بَغٲر چھِ تَتہِ گٔمٕژ بَجرَنٛگی بایی جان فِلمہِ ہٕنٛز شوٗٹِنٛگ تہٕ سُہ جَگہ سۄ لوکیشَن تہِ چھِ تتی امہِ عَلاو چھِ امہ آروٗ ویلی کِنۍ ہیٚکان أسۍ تار سَر مار سَر ٹریٚک کٔرِتھ تہٕ بیٚیہِ تہِ چھ واریاہ کینٛہہ چیٖز تہٕ دوٚیِم جگہ چھِ کونٛثَر ناگ کونٛثَر ناگ چھُ کَشمیٖرُک دوٚیِم ساروی کھۄتہٕ بوٚڑ ایٚلپاین لیک سُہ چھُ کوٚلگٲم ڈِسٹرکَس مَنٛز لوکیٹ تَتھ تہِ چھِ پیٚوان پایدَل ٹریٚک کَرُن واریاہ زیادٕ پایدَل ٹریٚک تہٕ سُہ چھُ واریاہ اصٕل جگہ اَگَر أسۍ وٕچھو تمِچ خوٗبصورتی سُہ چھُ کٔشیٖر مَنٛز نَمبر وَنَس پٮ۪ٹھ تہٕ تمیُک وِو یُس یِوان چھُ سُہ تہِ چھُ واریاہ اصل تمیُک آب چھُ واریاہ اصٕل